اَسَلام علیکُم جِناب تُہۍ چھُ حظ ڈٮ۪لؤری کَمپٔنی پٮ۪ٹھ جِناب تۄہِہ اوس سوٗزمُت نَفَر اَکھ یور ڈٮ۪لؤری ہٮ۪تھ اَسہِ اوس کوٚرمُت یہِ پارسَل اَکھ آرڈَر یُس ڈٮ۪لؤری باے تۄہِہ اوس سوٗزمُت أمۍ سُنٛد بِہیویَر یُس أمۍ سُنٛد اَنداز اوس کَتھ کَرنُک سُہ حظ اوس ٹوٹَلٕے غلط گۄڈنٮ۪تھٕے أمِس چھُنہٕ کَتھ کَرنُک کانٛہہ طٔریٖقٕے تیٚم پَتہٕ ییٚلہِ أمِس اَسہِ دوٚپ آرڈَر یہِ ہَسا چھِ اَسہِ کٮ۪نسٕل کَرُن یا اَتھ منٛز ہَسا درٛاے کمی یہِ چھُ رِٹٲرٕنۍ کَرُن أمۍ دوٚپ دوٚپُن أسۍ چھِنہٕ ماننٕے یہِ اوس نہٕ یورٕچ کانٛہہ کَتھٕے بوزان سیٚود واریاہ حظ واریاہ بَدتمیٖزی کٔر أمۍ

ناو چھُنہٕ اَسہِ یِتھ پٲٹھۍ یاد کیںٛہہ مگر سا ساڑٕ ساڑٕ باہہ آسہٕ تمہِ ساتہٕ بَجیمژٕ ییٚمہِ ساتہٕ یہِ سانہِ ڈٮ۪لؤری اٮ۪ڈرَس پٮ۪ٹھ ووت آ جِناب أسۍ کَرو تۄہِہ آیی ڈی وغیرہ سٮ۪نٛڈ تہٕ تۄہِہ دِیو پانَے نظر یہِ کُس اوس بیٚیہِ ساتہٕ گژھِ نہٕ بیٚیہِ کانٛہہ پرٛابلِم گژھٕنۍ کینٛہہ امہِ سۭتۍ چھُنہ پَتہٕ کَمپٔنی پٮ۪ٹھ تہِ اثر پٮ۪وان یہِ مَہ چھِ پٮ۪وان اَسی یوت پٮ۪ٹھ بالکل صحیح أسۍ حظ یی یَژھان یِہُںٛد اٮ۪ٹِچوٗڑ یہِ گژھِ آسُن کَتھ کَرنُک طٔریٖقہٕ گۄڈنِچ کَتھ چھِ کَتھ کَرنُک طٔریٖقہٕ یا کَسٹمَرَس سۭتۍ بِہیو کَرُن کِتھ پٲٹھۍ آیندٕ گژھِ اَمہِ کتھِ ہُنٛد خیال تھَوُن أسۍ چھِ یٔمۍ سٕنٛز کَمپِلینٛٹ یَژھان دَرٕج کرنۍ چلو شُکریہ